اہن حظ آ مےٚ حظ پیٚے واریاہ زیادٕ چیٚلینٛج حظ پیٚے مےٚ ٲں پَکنہٕ وزۍ حظ یُس زَن یہِ بانٛڈی پوراہک روڈ اوس یہِ حظ اوس واریاہ زیادٕ ٹَف حظ ییٚلہِ حظ بہٕ پَکان ٲسٕس اَتہِ حظ ٲس گژھان بایِک بِہِتھ تہِ بہِتھ بہٕ حظ چھیٚس سونٛچان یا تہٕ چھُ میٛانہِ بایکہِ اِشوٗ کیٚنٛہہ یا پرٛابلِم کیٚنٛہہ نَہ تہٕ چھُ کیٚنٛہہ بیٚیہ دلیٖل تیٖل ویٖل چھُ مۄکلیٛومُت یُتھُے حظ بہٕ وُچھان چھیٚس اَتہِ حظ اوس یُس زَن یہِ روٗٹ یۄس یہِ وَتھ ٲس نَہ حظ یہِ ٲس سۄ ٲس نہٕ صحیٖح کِہیٖنۍ نَہ حظ یہِ روٗز نہٕ مےٚ یہِ مےٚ آیہِ واریاہ زیادٕ چیٚلینجِز حظ آیہِ مےٚ ٲں پیٚے فیس کَرٕنۍ حظ واریاہ زیادٕ ٹیٚنشَن گٔے مےٚ سَفر اوس واریاہ زیادٕ دوٗر حظ اَلبَتہٕ پٔکِتھ ٲسۍ نہٕ ہیٚکان خاص کِہیٖنۍ نَہ حظ مےٚ پٛیو بار بار بار بار حظ ٲسٕس رُکان بہٕ زٕ مِنَٹ زٕ مِنَٹ گٔژھِتھ ٲس مےٚ بایک حظ گژھہِ یہِ بِہِتھ حظ گژھان بہٕ چھیٚس سونٛچان یہِ چھِ مےٚ شاید بایکیٚے حظ کانٛہہ پرٛابلم پَتہٕ حظ ییٚلہِ مےٚ لاسٹَس پیٚیہِ نَہ حظ نظر یُتھُے أسۍ وٲتۍ نَہ حظ تتھ جایہِ پٮ۪ٹھ اسہِ اوس گژھُن گُلمرگ حظ یُتھُے حظ تَتھ نَزدیٖک وٲتۍ نَہ حظ اَتہِ حظ چھیٚس بہٕ وُچھان یہِ حظ گوٚمُت مےٚ ٲں یہِ بایکہِ حظ گوٚمُت مےٚ پَنٛکچَر بایکہِ گوٚمُت مےٚ پَنٛکچَر پَتہٕ حظ چھیٚس بہٕ اَتہِ وُچھان وُچھان ییٚلہِ بہٕ وُچھان چھیٚس واریاہن دُکانَن پٮ۪ٹھ حظ گٔیٚیَس بہٕ اَتہِ چھُنہٕ کُنہِ کیٚنٛہہ چھُنہٕ ٹایَر پَنٛکچَر وول چھُنہٕ اَتہِ کٕہٲنۍ شوٛاپٕے چھُنہٕ اَتہِ کُنہِ وۄنۍ چھیٚس بہٕ دَپان وۄنۍ کَرو تہٕ کَرو کیٛاہ گٔیٚیَس حظ بہٕ سَخ تہٕ گٔیٚیَس بہٕ پَریشان گٔیٚیَس بہٕ أتی چھیٚس بہٕ کَران وۄنۍ گھرکیٚن فون مےٚ دوٚپَمَس مےٚ حظ یۄس زَن یہِ بایِک ٲس اَتھ چھُ مےٚ ٹٲر گوٚمُت بہتھ تہٕ وۄنۍ کیٛاہ کَرٕ بہٕ یِم چھِ دَپان ژٕ چھیٚکھ أسۍ چھِ بانڈی پور ژٕ چھِیٚکھ گٔمٕژ گُلمَرگ یوٗت چکرَس چھیٚکھ ژٕ دوٗر گٔمٕژ وَن سا أسۍ کَپٲرۍ یِمو پَتہٕ دوٚپ یِمو ٲں تیٚلہِ سوزٕہوے أسۍ بھوے پَنُن لِفٹہٕ ہیٚتھ تیٚلہِ یہِ تٔمسٕے سۭتۍ گھرٕ مےٚ دوٚپمَس بہٕ کیٛاہ کَر بایکہِ کیٛاہ کَرٕ بہٕ اَتہِ چھیٚس سونٛچان سونٛچان اَتہِ نَہ حظ درٛاو نہٕ کِہیٖنۍ درٛاو نہٕ اَتہِ سوٚلیٛوٗشَن اَتھ یُتھُے بہٕ پٔچِس پٔچِس یہِ ٹٲر حظ تُل مےٚ کَلس پٮ۪ٹھ پَکان چھیٚس بہٕ پَکان چھیٚس بہٕ واریاہ برٛونٛٹھ حظ وٲژٕس بہٕ پَکان پَکان یُتھُے بہٕ پانٛژھ شےٚ کِلوٗمیٖٹَر برٛونٛہہ کُن حظ پٔچِس اَتہِ حظ چھیٚس بہٕ وُچھان اَکھ دُکان حظ ییٚتہِ زَن حظ یِم ٹٲر وٲر شیران چھِ پَنٛکچَر حظ چھِ اَتھ کَڑان پَتہٕ حظ گٔیٚیَس بہٕ سٮ۪ٹھاہ خۄش پَتہٕ حظ ترٛو مےٚ امِس نِش یہِ ٹٲر امِس نِش نَہ حظ لوٚگ لگ بھگ اوٚڈ گھٲنٹہٕ حظ لوٚگ پٮ۪ٹھی أمِس نِش اَتھ ٹٲرَس شیرنَس حظ واریاہ اِمٔے اِمٔے چیٚلینٛج پیٚے مےٚ فیس حظ کَرٕنۍ پَتہٕ یُتھُے مےٚ أمِس دوٚپ وۄنۍ کۭژاہ رقم وٲژ یتھ ٹایرَس اورٕ چھُ دَپان اَتھ حظ وٲتی ژور ساس رۄپیہِ بہٕ چھیٚس امِس دَپان ژور ساس کَتھ حظ وٲتۍ اَتھ لَگہِ ہے رۄپیہِ ہتھ لَگہِ ہے اَتھ یہِ چھُ مےٚ اورٕ دَپان ژٕ ما سا چھیٚکھ بے عقل گٔمٕژ گٔیٚیَس بہٕ أتھۍ پریشان وۄنۍ چھیٚس بہٕ دپان مےٚ نٔے ژور ساس بَرابر چھُیی نہٕ چَنٛدَس میٚے خٲلی ساس رۄپیہِ تہٕ کٔژ تانۍ پونٛسٔے چھِ چَنٛدس تہٕ بہٕ کَتہِ اَنہٕ یم ژور ساس رۄپیہِ گٔے حظ مےٚ یِتھٔے کٲٹھۍ سٮ۪ٹھاہ ٹیٚنشَن حظ گٔے مےٚ کَران کَران چھیٚس بہٕ فون حظ سارنٕے ویٚسَن دوستَن کانٛہہ حظ چھُنہٕ دِوان ریٚسپانٕس کِہیٖنۍ پَتہٕ حظ گٔے کٲم پَتہٕ حظ یِتھ تِتھ کَران دِتۍ مےٚ أمِس یِم ژور ساس ڈَبَل تہٕ تُلُم ٹٲر نِوُم تہٕ لوگُم حظ تَتھ گاڑِ یَتھ حظ بایکہِ تٕمٔے یِمٔے زیادٕ حظ پیٚے مےٚ فیس کَرٕنۍ یِم اِشوٗ حظ پَتہٕ پٔچس بیٚیہِ برٛونٛہہ کن یُتھُے پٔچِس نَہ حظ گوٚو حظ بیٚیہِ بایِک خراب پَتہٕ حظ دوٚپ مےٚ ژھٕنُس بلاے تہٕ پَتہٕ حظ آیَس بہٕ ژھٕنم سۄ تٔتی حظ سۄ بایِک پَتہٕ حظ آو یور گاڑِ وول اکھ دیٛتمَس اَتھہٕ مےٚ دوٚپمَس مےٚ حظ چھُ یور تانۍ گَژھُن بۄن ٹنٛگمَرگ تانۍ پتہٕ حظ دیٛتنَم ٲں لفٹہٕ تہٕ پَتہٕ حظ گٔیٚیَس بہٕ یِتھٔے کٲٹھۍ حظ گٔیٚیَس بہٕ گھرٕ مگر سخ شرارت حظ کھوٚتُم